بالکل اَسہِ چھُ پَنس مکانس پٔتکِن اکھ لَکُٹ مَکُٹ اکھ بٔغیچہ ییٚتہِ زن پوش چھِ درمُن چھُ کیٚنٛہہ چھُ تِتہ چھِ اَسہِ کیٚنٛہہ آ تِم لَکٕٹۍ لَکٕٹۍ بانہٕ تھٲیمٕتۍ یِمن منٛز أسۍ تریش چھِ تھاوان یا کیٚنٛہہ ڈکَن تھٲیمٕتۍ یِمن منٛز أسۍ پھل چھِ تراوان تہٕ یِمن سۭتۍ چھِ تُکن جانور چھِ یوان تِم چھِ پھل کھیٚوان تریش چیٚوان تہٕ تَتہِ بیٚہوان تہِ کُلٮ۪ن پٮ۪ٹھ